أسۍ چھِ أنٛدۍ پٔکۍ لگٲیمٕتۍ ڈَسٹہٕ بِن یۄس تہِ اَسہِ مطلب گَرِ ژھۄٹھ وۄٹھ چھِ نیران أسۍ سۄ تِمنٕے منٛز لگاوان بیٚیہِ چھِ أسۍ واریاہ واریاہ کُلۍ وۄپداون أنٛدۍ پٔکۍ تَمہِ سۭتۍ چھُ اَسہِ ماحول روزان صاف بیٚیہِ چھِ أسۍ یہِ ڈرٛینیج سِسٹَم تہِ صاف تھاوان تہٕ تَمہِ سۭتۍ چھِ تَمہِ سۭتۍ چھِ پھَکھ وۄتھان کیٚنٛہہ